اَلسلامُ علیکُم ورحمۃ اللہ وَبرکاتہ آز وَنہو تۄہہِ بہٕ پَنٕنِس سکوٗلَس مُتعلِق یَتھ منٛز بہٕ لۄکچارَس پَران ٲسٕس تَتہِ ٲسۍ اکھ لایبرٔری سۄ ٲسۍ واریاہ بٔڑ تہٕ رٕژ لایبرٔری تَتہِ آسہٕ واریاہ قٔسمہٕ کہِ کِتاب تہٕ سٮ۪ٹھاہ بَجہِ بَجہِ عٲلمی کِتاب تَتہِ آسہٕ کٲشرِ کِتاب تہِ موجوٗد بہٕ ٲسٕس واریاہ کِتاب تَتہِ پَران تہٕ زیادٕ تر ٲسٕس ہِسٹری جیوگرافی سُویٖکٕٔس میتھامیٹِکٕس پَران تَتہِ آس واریاہ لایبرٔری منٛزٕ گایڈٕ تہِ تِم گایڈٕ تہِ ٲسٕس بہٕ پَران تِم آسہٕ سٮ۪ٹھاہ مدد دِوان أکِس اِنسانَس نالیج حٲصِل کرنَس منٛز بہٕ ٲسٕس کٲشرِ کِتاب تہِ پران تہٕ اُردو کِتاب تہِ پران یِم زَن مولوی عبدُل حقن لیٚچھمَژ آسہٕ تِم تہِ ٲسٕس بہٕ پَران تہٕ نظمہٕ تہِ ٲسٕس بہٕ پَران تَتہِ آسہٕ ساینٹسٹن ہنٛزٕ بَجہِ بَجہِ کِتابہٕ تہِ تِم تہِ ٲسٕس بہٕ پَران سۄ ٲسۍ واریاہ زیادٕ خوٗبصوٗرت تہٕ بٔڑ لایبرٔری تَتہِ ٲسۍ واریاہ رٕژ تعلیٖم حٲصِل سَپدان تَتہِ اوس مَزٕ لگان بیٚہنَس تہِ تہٕ تَتہِ ٲسۍ واریاہ رٕتۍ ماسٹر تہِ ہیٚچھناوان تَتھ لایبرٔری منٛز ٲسۍ مےٚ اکھ کِتاب سٮ۪ٹھاہ پَسنٛد یَتھ زَن ناو چھُ ہِسٹری سۄ چھِ ہیٖروڈاوٹٕس لیٚچھمٕژ ہیٖروڈاٹسن چھِ سۄ سٮ۪ٹھاہ رٕژ لیٚچھمٕژ تہٕ بہٕ چھَس سۄ کِتاب پسنٛد تہِ کران آز تہِ تہٕ لۄکچارَس منٛز تہِ تَتہِ آسٕس بہٕ واریاہ رٕژٕ کِتابہٕ پَران سۄ ٲسۍ واریاہ رٕژ لایبرٔری میٲنِس لۄکچارَس منٛز ٲسۍ سۄ یاد گار تہٕ وُنہِ تہِ چھےٚ سۄ یاد گار لایبرٔری